ترٛوٚوُہ جُلَے زٕ ساس زٕ ہَس منٛز چھُس بہٕ زامُت تَمہِ پَتہٕ کَرے مےٚ زٕ ساس تہٕ ٲٹھَس منٛز اٮ۪ڈمِشَن گٔیَس بہٕ گۄڈٕنِکۍ پھِرۍ سکوٗل زٕ ساس تہٕ سَدہَس منٛز مَکلایے مےٚ ٹٮ۪نتھ زٕ ساس سَدَہ ٹٮ۪ن زٕ ساس اَردَہَس منٛز کوٚر مےٚ پَتہٕ ہایَر سٮ۪کَنڈرٛی گوٚوُس بہٕ گۄڈٕنِکۍ پھِرۍ زٕ ساس کُنہٕ وُہَس منٛز پھٕٹراییکھ آٹِکَل تھرٛی سٮ۪وَن ترٛےٚ ہَتھ تہٕ سَتَتھ تہٕ پانٛژھ تٕرٛہ اے زٕ ساس تہٕ کُنہٕ وُہَس منٛز مَکلو مےٚ ٹُوٮ۪لتھ زٕ ساس وُہَس منٛز کوٚر مےٚ کالیج اٮ۪ڈمِشَن